اَسلام علیکُم آ تُہۍ چھِوا رُقیہ میڈَم آ آ بہٕ چھَس یاسمیٖنہ میڈَم ٹھیٖک چھِو گَرِ چھِو سٲری ٹھیٖک بس شُکُر خۄدایس کُن کیٛاہ چھِو کَران ہاں بہٕ ٲسٕس یژھان بہٕ ٲسٕس بِہتھٕے تہٕ بہٕ ٲسٕس سونٛچان ییٚمہِ کووِڑ وَجہ سۭتۍ گوٚو واریاہ لاس شُرٮ۪ن تہِ آو نہٕ شُرۍ تہِ روٗدۍ أسۍ تہِ روٗدۍ گَرے بِہِی بِہِۍ مَطلَب نہَ چھِ شُرٮ۪ن واتان تعلیٖم نہَ کینٛہہ اَمہِ سۭتۍ گوٚو واریاہ بَچَن لاس بہٕ ٲسٕس پَنٕنہِ جایہِ سونٛچان کہِ اگر أسۍ شُرٮ۪ن ہٕنٛدِ باپَتھ کَرہو أسۍ کَرہو اہٕنٛدٮ۪ن پیرَنٛٹن سۭتۍ میٖٹِنٛگ تہِ تہِ گوٚو پانوٲنۍ پَنٕنٮ۪ن شُرٮ۪ن سۭتۍ ییٚمِس پَنٕنۍ چھِ أسۍ وَنہو یِمَن تُہۍ سوٗزہوکھ مَطلَب یِم گَرے أسۍ چھِ سوزان گر اَسہِ تہِ روزہے پَڑھاے سۭتۍ مَطلَب کِتابَن سۭتۍ ٹَچ أسۍ تہِ ہیٚچھناوہو یِمَن آ یِمَن تہِ گَژھِ یہِ بَچَن تہِ یِتھٕ کٔنۍ چھِ روزان یِم کِتابو نِش دوٗر ییٚلہِ أسۍ یِمَن کٕلاس دِمو یا کیٚنٛہہ یِمَن تہِ چھُ گَژھان پَتہٕ پَرنُے مٔشِتھ یورٕ چھِ دۄہ کھوتہٕ دۄہ کَمپِٹشَن چھُ واریاہ ییٚلہِ نہٕ یِمن کلاسٕے أسۍ تہِ دِموٕے نہٕ کیٚنٛہہ یِمن کیٛاہ روزِ یِمَن تہِ مۅکلہِ پَرنُک عادتھٕے اَسہِ تہِ روزِ نہَ کیٚنٛہہ تِتھٕ کٔنۍ اَکھ گَژھِ اَسہِ پانَس پریٚکٹِس بیٚیہِ روزہَن شُرۍ تہِ روزہَن کِتابَن سۭتۍ ٹَچَس مَنٛز أسۍ پَرناوہو یِمَن گَرے کَمرَسٕے مَنٛز تہٕ کَرہوکھ ٹرٛین ہیٚچھناوہوکھ تھوڑا یِمن بِچارٮ۪ن تہِ گوٚو واریاہ لاس

آ أسۍ ونو تہٕ اَسہِ تہِ کیٛاہ چھُ کرنُے گنٛٹے ڈۅڈے گنٹے تہٕ نہَ آسنہٕ خٲطرٕ چھُکھ ٹھیٖک نہَ آسنُک خٲطرٕ چھُک تِم بِچارٮ۪ن نِش ٹھیٖکٕے نہَ بیٚیہِ چھُ یہِ سون حَق تہِ وُنکیٚس أسۍ چھِ مَطلَب اگر أسۍ یِہُنٛد فیٖس چھِ رَٹان یا کیٚنٛہہ أسۍ ما کھیٚمو یہِ یِتھٕے کٔنٮ۪ن یہِ چھُناہ اَسہِ حَلالُک کَرُن أسۍ پَرناوہو یِمَن بِچارٮ۪ن یِم تہٕ روزہن یِم تہِ ہیٚچھِ ہَن کیٚنٛہہ یِمن گوٚو بِچارٮ۪ن واریاہ لاس ییٚلہِ یِم یِتھٕ کٔنۍ روزَن چلو چلو اَدٕ سا ٹھیٖک گوٚو اَدٕ سا ٹھیٖک گوٚو بہٕ کَرہو تیٚلہِ فون پَتہٕ کرو اَتھ بارَس مَنٛز کتھ بُلاوہوکھ یِم پیرَنٛٹہٕ ٹھیٖک حظ چھُ